اَگرَے وٕچھو یِمَن چیٖزَن کھوٚت واریاہ أسۍ نِمو ٹَماٹَر کِلوٕے ٹَماٹر کِلوٗ ووت واریاہ درٛوٚگ یہِ ووت پَنٛژہن سَتھن رۄپیَن پٮ۪ٹھ یا یِم چیٖز تہِ گَرِکۍ بانہٕ کٲشِرۍ پٲٹھۍ أسۍ کِچنَس مَنٛز چھِ یوٗز کَران یِم تہِ گٔے واریاہ درٛوٚگۍ آن لایِن شاپِنٛگ چھُ اَصٕل چیٖز مگر مَنٛزٕ چھُ تَتہِ یِوان غلَط چی اَسہِ چھُ آسان اَکھ چیٖز آرڈَر کوٚرمُت پَتہٕ چھُ غلَط یِوان تَمہِ خٲطرٕ چھِ اَمے یَتھ کیاہ وَنان اَمٮ۪زان اَصٕل اَمٮ۪زان چھُ اصٕل